ییٚتہِ چھِ اَسہِ واریاہ آپشَن چھِ اَسہِ روڈ چھِ واریاہَن جایَن چھِ بَنٲیِتھ اَصٕل تہٕ ہاے وے تہِ چھِ اَسہِ یَپٲرۍ بَنٲیِتھ واریاہَن جایَن یِم پَتھ پَتھ کُن گام چھِ تِمَن تہِ چھِ روڈ مگر تِم چھِنہٕ شیٖرِتھ کِہیٖنۍ پَبلِکَس خٲطرٕ چھِ واریاہ اَصٕل بَسہٕ چھےٚ سوموٗ چھِ آٹوٗ چھِ تِم چھِ واریاہ مطلب ریٹ کَم مطلب عام اِنسان ہیٚکہِ اَصٕل پٲٹھۍ عام اِنسان چھِ تٔتھی کھَسان اَصٕل کِراے چھےٚ اَسہِ چھِکھ وۄنۍ یورٕ ترٛٲیمٕتۍ یِمَن جایَن نہٕ سوموٗ بَس چھِ گژھان تہٕ تِمَن چھِکھ اَسہِ اِلٮ۪کٹِرٛک آٹوٗ ترٛٲیمٕتۍ یِم وُہ وُہ رۄپیہِ چھِ ہٮ۪وان اَسہِ کُنہِ جایہِ چھِ دَہ دَہ رۄپیہِ ہٮ۪وان اَکھ عام اِنسان چھِ اَصٕل پٲٹھۍ ہٮ۪کان کھٔسِتھ سومو چھِ اَسہِ تَتھ اگر اِنسان کھَسہِ سُہ جلدی واتناوان سوموٗ تہِ چھِ ہٮ۪وان اَصٕل تٕرٛہ رۄپیہِ وُہ رۄپیہِ پنٛژاہ رۄپیہِ یا بَسہٕ چھےٚ بَسَن منٛز تہِ چھِ أسۍ کھَسان بَسہٕ تہِ چھِ ہٮ۪وان اَصٕل ریٹ اَکھ عام اِنسان چھِ اَصٕل پٲٹھۍ اورٕ یور ہٮ۪کان وٲتِتھ تِم چیٖز چھِ اَسہِ روڈ تہِ چھِ ریلوے چھُنہٕ اَسہِ وٕنہِ یَپٲرۍ کِہیٖنۍ گاندربَل سایڈَس کِہیٖنۍ اَسہِ چھِنہٕ ریلوے کِہیٖنۍ مگر آسُن گژھِ تمہِ سۭتۍ تہِ واتہِ ہہ سانٮ۪ن لُکَن واریاہ فٲیدٕ اِیَرپوٹ چھِنہٕ اَسہِ کِہیٖنۍ مگر پَبلِک ٹرٛانَسپوٹ چھِ اَسہِ چھِ ہاے وے تہِ یَپٲرۍ یَپٲرۍ چھِ اَسہِ سۄنہٕ مَرگ گژھان چھِ لَداخ چھِ ہَپٲری گژھان تَمہِ خٲطرٕ تہِ چھُ اَسہِ ہاے وے أسۍ چھِ ہٮ۪کان اَصٕل پٲٹھۍ اورٕ یور گٔژھِتھ اَسہِ چھِ اَصٕل ریٹ بَسہٕ چھِ آٹوٗ چھِ وۄنۍ چھِکھ یِم رِکشا تہِ ترٛٲیمٕتۍ تمہِ وجہ سۭتۍ تہِ چھِ واریاہ اِنسان ہٮ۪کان اورٕ یور گٔژھِتھ